ییٚلہِ تہِ سٲنِس گامَس منٛز کٲنٛسہِ چھُ فِریٚکچَر چھُ گَژھان سُہ چھُ گۄڈٕے چھُ نہ سُہ ڈاکٹرَس نِش گَژھان کیٚنٛہہ سُہ چھُ گۄڈ واٹَن وٲلِس نِش گژھان واٹَن وول گوو سُہ یِم چھِ پرٛٲنۍ لُکھ اسہِ آسان کٔشیٖرۍ منٛز کیٚنٛہہ خاص بُزَرٕگ یِم حظ گنٛڈ ٲسۍ یَتھ کَران گَنٛڈ ٲسۍ تِم یِتھ کٲٮ۪ٹھۍ کَران تِم ٲسۍ لوٗر ترٛاوان دوٚنوٕیٖی سَایڈٕو اَتھ ییٚتٮ۪ن تہِ فرٛیکچر اوس گومُت پَتہ ٲسۍ کَران گنٛڈ اَتھ پوٗرٕ ٲسۍ اَتھ ٹَایٹ گَنٛڈ کَران پتہ ٲسۍ یہِ نٔر انان أکِس شٲیہِ تہٕ یِہےٕ ٲس رِکَوری پرٛاسٮ۪س روزان